مےٚ چھُ بِگیٚسٹ ایٚمبلیٚشمیٚنٹ کہِ مےٚ چھُ فاریٚنسک ساینسس منٛز ژور ؤری کٔرمٕتۍ کٲم پانٛژن ؤرۍ ین أسۍ ٲسۍ کران کٲم أسۍ ٲسۍ مطلب وُچھن کاز آف ڈیٚتھ مطلب کانٛہہ غریب اوس مران مطلب یہِ کیازِ چھُ موٗدمُت أمِس کیٛاہ پرابلم چھِ گٔمٕژ أسۍ ٲسۍ یہِ رِیزن ؤچھان یہِ کمہِ چیٖزٕ سۭتۍ چھُ موٗدمُت بییٚہِ ٲسۍ وُچھان أسۍ مطلب کانٛہہ ریپ کیس اوس گژھان مطلب ریپ کیس اوس اسہِ گژھان أسۍ ٲسۍ یژھان مطلب کرمنلس دِیُن سزا أسۍ ٲسۍ جسٹٕس یژھان بہٕ چھو بہٕ چھُس کران پانہٕ مطلب جسٹٕس دِنس منٛز جسٹٕس ڈیٚلِور دِنہٕ کرنس منٛز کٲم أسۍ چھِ کوٗشش کارن مطلب جسٹٕس ڈیٚلِور اوسُس بہٕ کارن مطلب زٕ ساس ژۄدہ ٹوٚ زٕ ساس اردہ کوٚر مےٚ یِہے کٲم فاریٚنسکس منٛزٕے کاز آف ڈیٖٚتھ ٲسۍ وُچھان أسۍ ریپ ٲسۍ وُچھُان مطلب ریپ کیس ٲسۍ کٔمِس چھِ مطلب کیاہ دٔلیٖل أسۍ ٲسۍ کران ہر ہتہٕ گوٚن کوشش مطلب سٮ۪نٹِفکٔلی ٲسۍ أسۍ کران کوٗشش کہِ مطلب أکس بےٚ گۄنہس گٔژھنہٕ سزا میلُن کینٛہہ تہٕ بییٚہِ ییٚمِس گۄناہ آسہِ کوٚرمُت ییٚمِس سزا تٔمِس گژھہِ سزا میلُن پتہٕ کوٚر مےٚ زٕ ساس اردہس منٛز کوٚر آل انڈیا فوٚڑ سیفٹی سٹیٚنڈٲڑس آف انڈیہن اکھ پروجگٹ سٹاٹ کہِ أسۍ وُچھو کنٹیٚمنیشن آف فوٚڑ وِد رٮ۪سپیٚکٹ ٹوٚ پیٚسٹ سایٚڈٕس مطلب یِم اسہِ پننٮ۪ن باغن چھِ پیٚسٹ سایٚڈٕس سُپرے کران سبزی چھِ سُپرے کران یا پننس فروٹس چھِ سُپر کران پیٚسٹ سایڈٕس یِم سپرے چھِ کران أسۍ پتہٕ کوٚر فوٚڑ سیفٹی سٹیٚنڈاڑسن کوٚر مطلب تمام فوٚڑ لیبن منٛز یہِ سٹاٹ کہِ جی سی اٮ۪م اٮ۪س تہٕ اٮ۪ل سی اٮ۪م اٮ۪س ییہا میٹلو خٲطرٕ آیی سی پی اٮ۪م اٮ۪س کٔر یِمو سٹاٹ یمو دوٚپ أسۍ وُچھو مطلب یِم پیٚسٹ سایٚڈس چھا یِم میٚٹلٕز یِمٕے چھِ ایٚکیوٗملیٹ گژھان یِمن فروٗٹن ویٚجٹیبلس منٛز یا کُنہِ تہِ دۄدس منٛز کُنہِ تہِ فوٚڑ آیٹم کموڈٹی منٛز یا سیٖریلن منٛز ما چھِ اکامہ ایٚکیوٗملیٹ گژھان یِم مہ چھِ ریزن بنان کاز آف کیٚنسر تمہِ موٗجوٗب کوٚر اسہِ سٹاٹ جی سی اٮ۪م اٮ۪س یا اٮ۪ل سی اٮ۪م اٮ۪س زٕ ساس اردہ پٮ۪ٹھ کوٚر مےٚ یِہے سٹاٹ مطلب بہٕ چھُس وُچھان فڈس منٛز مہ چھُ کٲنٛسہِ بہٕ چھُ پنٕنۍ ہتہٕ گٔنۍ کوٗشش کران مطلب کہِ مطلب اکھ یُس تہِ کانٛہہ تہِ گژھنہٕ آسُن اڑلٹریٹڑ فوٚڑ کہیٖنۍ کُنہِ فوٚڈسمنٛز گژھنہٕ آسُن پیٚسٹ سایڈ کہیٖنۍ فوٚڈ چھا پِیو یہِ پیٚسٹ سایڈ گژھنہٕ آسُن کینٛہہ ییٚمہِ سۭتۍ مطلب سوسایٹی پٮ۪ٹھ پے اثر مطلب کانٛہہ یُس یہِ ژوٗنٹھ کھٮ۪ہِ یا یُس یہِ کیل کھٮ۪ہِ أمِس گژھنہٕ پیٚسٹ سایڈ واتُن کینٛہہ ییٚمہِ سۭتۍ ہیٚکہِ ییٚمِس یہِ بٮ۪مار کٔرِتھ یہِ چھُ مطلب واریاہ سیٚٹٕسفٮ۪کشن دِوان مےٚ کہِ مطلب بہٕ چھُس پراوڑ فیٖل کران کہِ مطلب بہٕ چھُس یہِ کٲم کران یہِ چھِ اکھ سوشل ؤرکۍ تہِ ایز سچ کیازِکہِ مطلب سوسایٹی تانۍ چھِ أسۍ واتناوان فوٚڑ پیوریٚسٹ فارمہِ منٛز یہِ گژھنہٕ اڈلٹریٚٹڑ آسُن کینٛہہ اتھ منٛز گٔژھنہٕ پیٚسٹ سایڈ آسٕنۍ کینٛہہ اتھ منٛز گوٚس نہٕ کانٛہہ زہر آسُن کینٛہہ اتھ منٛز گژھن نہٕ ہیٚوِی میٚٹلٕز آسٕنۍ کینٛہہ ییٚمہِ سۭتۍ مطلب اکھ انسان اکھ ہیٚلدی انسان مطلب یِم چیٖز کھٮ۪نہٕ سۭتۍ بٮ۪مار ہیٚکہِ گٔژھتھ یہِ چھِ أسۍ واریاہ کوٗشش کران کہِ مطلب یِم گٔژھن نہٕ سوسایٹی منٛز یا یِم گٔژھن نہٕ مارکیٚٹس منٛز یِم پروڈیٚکٕٹس میلٕنۍ کینٛہہ یِمن منٛز پیٚسٹ سایڈ آسہِ